اَگر أسۍ یِتھ کٔنۍ کرو کَتھ کہِ رَننٕچ کٲم میون خیال چھُنہٕ زِ یہِ رَنُن چھُ أکِس زَنے یوتن نہ کُنہِ جایہِ مطلب غلظ کونسیپٹ اَگر أسۍ وَنو زِ یہِ رَننٕچ کٲم چھِ صرف گرچی یٲژَن یا ہاوُس وایِف وَنو أسۍ صرف ووٗمیٚن نہ یہِ چھُ غلط تِکیازِ أکِس مردَس تہِ پَزِ مطلب أکِس گۄڈٕنیتھٕے وَنو أسۍ پَنٕنِس پَنٕنہِ ماجہِ ہٕنز مدد کَرٕنۍ بیٚنہِ ہٕنز مَدتھ کَرٕنۍ گوٚو اَمہِ پَتن تیٚلہِ أمِس خاندر کَرو گوٚو خاندرٕ پتہٕ پَزِ تٔمِس أکِس بیٚیہِ خاندارنہِ ہٕنز تہِ مدتھ کَرٕنۍ تاکہِ یُس أمۍ سٕنز بیٚنہِ چھےٚ موج چھےٚ یا خاندارینۍ چھِ سۄ کرِ نہٕ پَنٕنِس پانَس زِ مے یوت تھووُکھ یے مطلب زِمہِ دٲری اکھ زِ مے یوتن چھُ رَننُک کھٮ۪وٚن مطلب کھٮ۪اناوٕنۍ گرِکۍ گوٚو تٔمِس گژھِ نہٕ باسنُے نہٕ زِ یۄس یہِ کھٮ۪نٕچ یہِ رَننٕچ زِمہِ دٲری چھِ یہِ چھِ أکِس زَنہِ ہٕنز نہ یہِ چھنہٕ أکِس زنہِ ہٕنزٕے یٲژَن کٲم میٲنۍ مطلب اَگر میون سونٛچ وٕچھو گوٚو میون سونٛچ چھُ یہِ زِ یہِ چھِ أکِس مردَس پٮ۪ٹھ تہِ لاگوٗ گژھان تِکیازِ اکھ زٔنۍ چھِ آسان گوٚو اَگر وَنو أسۍ یِتھ کٔنۍ اَگر ہسا أکِس زَنہِ دِمو أسۍ تعلیٖم گوٚو اَسہِ دیُت سٲرسٕے سَماجَس تعلیٖم گوٚو اَگر پَنٕنۍ أکِس مردَس دِمو تعلیٖم سُہ دِمو أسۍ أکسٕے مَردَس تعلیٖم نہ کہِ پوٗرٕ سَماجَس گوٚو یہِ اِتھٕے کٔنیتھ اَگر أکِس زَنہِ چھُ تَگان رَنُن شیرُن گوٚو سُہ چھُ پوٗرٕ سَماج ہٮ۪چھان رَنُن تہٕ شیرُن مَگر أتھۍ سۭتۍ سۭتۍ وَنو أسۍ اِتھ کَنیتھ زِ مَردَس تہِ گژھِ آسُن رَنُنُک شیرنُک طریٖقہٕ طور طریٖقہٕ گژھِ آسُن تٔمِس کھٮ۪نُک طریٖقہٕ یا کھٮ۪اناونُک باقین طریٖقہٕ گژھیس آمُت تِکیازِ کُنہِ ٹایمہٕ چھنہٕ آسان گرَس منٛزن زٔنۍ کانہہ ایویلیبٕل گوٚو تَمہِ ٹایمہٕ چھُ گژھان واریاہ پرابلِم یا مُشکِل چھ گژھان واریاہ گوٚو اَگر تَمہِ برونٹھٕے آسہِ تٔمۍ بٲے ہٮ۪چھمُت یا مٲلۍ ہٮ۪چھمُت یا بدل کٲنسہِ وَنو أسۍ یا مَرٕد کانہہ تہِ آسہِ مَرٕد تٔمۍ آسہِ ہٮ۪چھمُت یہِ کھٮ۪ن کھٮ۪نُک سِسٹم یا یہِ کِتھ کٔنۍ چھُ رَنان یا کِتھ کٔنۍ چھُ تِیار کران گوٚو تٔمِس مَردَس پٮ۪ٹھ گژھِ نہٕ پَتہٕ پرابلِم یہِ کِہیٖنۍ نہٕ وۄنۍ اَگر أسۍ کرو کانہہ تہِ سٲنِس گرَس منٛز چھا کانہہ رَنن وول مَرٕد گوٚو کُک چھُنہٕ اَسہِ مطلب لایف ٹایمہٕ خٲطرٕ سٲنِس گرَس منٛز تِیُتھ کٕہٕنۍ نہٕ مَگر آز گرَس منٛز چھُ تھوڑا بہت ہیلٕپ کران یا مٔمی ہٕنز چھِ کران یا بیٚنین ہٕنز چھِ کران گوٚو تِم چھِ کران ہیلٕپ مَگر ہُتھ کینیتھ آلریڈی چھنہٕ تِم رَنان مطلب لایف ٹایم یا پوٗرٕ چھُنہٕ تِم رَنان کِہیٖںۍ نہٕ